مےٚ اوس کوٚرمُت یُس مےٚ پروڈکٹ اوس مگنومُت ییٚمہِ کَمپٔنۍ پٮ۪ٹھ موبایلٕکۍ ذٔریعہِ ایپ ذٔریعہِ تہٕ یہِ باسیٚو مےٚ واریاہ اَصٕل تہٕ بہٕ چھَس پَنٕنۍ اَصٕل خیالات اَتھ پروڈکٹس مُتعلِق یژھان تۄہہِ سۭتۍ شیر کَرٕنۍ یہِ چھُ ییٚمہِ طٔریٖقہٕ کہِ یہِ چھُ واریاہ یہِ پروڈکٹ باسیٚو مےٚ واریاہ زیادٕ اَصٕل اَمِچ اَتھ اوس مطلب یہِ اوس مطلب بٔرِتھ تہِ اوس یہِ تہٕ باقٕے چیٖز تہِ ٲسۍ اَتھ اَصٕل تہٕ وۄنۍ چھَس بہٕ یَژھان یہِ وَنُن یَژھان یہِ پروڈکٹ یُس تہِ اَنہِ یہِ مطلب یِم یہِ پروڈکٹ اَنُن چھِ یَژھان تِمن خٲطرٕ تہِ کہِ یہِ پروڈکٹ چھُ واریاہ زیادٕ اَصٕل مےٚ اوس یہِ کوٚرمُت ژَمہِ خٲطرٕ آرڈر تہٕ میٲنۍ ژَم باسیے مےٚ اَمہِ سۭتۍ گۄڈٕنِکۍ کھۄتہٕ بہتر تہٕ مےٚ ژٔلۍ دانہٕ تہِ اَمہِ سۭتۍ اَصٕل بَنے مےٚ میٲنۍ ژَم گٔیٚے اَصٕل میٲنۍ ژَم بَنے نَرٕم تہٕ بہٕ چھَس باقٮن تہِ کران اَمیُک یہِ یہِ اَننٕچ گُزٲرِش تہٕ باقٕے وَسلام